بہٕ ہَسا وَنو تۄہہِ پانٛژَن ڈِسٹِکَن ہُنٛد ناو گۄڈنیُکُے نِیِو تُہۍ پُلووم دۄیِم گوٚو گاندَربَل ترٛیٚیِم گوٚو اِسل اَننت ناگ ژوٗرِم گوٚو کۄلگوم پوٗنٛژِم گوٚو بارہمولہ